سٲنِس گَرَس منٛز چھِ واریاہ أسۍ تقریٖب گٔمژٕ یِمَن پٮ۪ٹھ مےٚ مطلب زیادَن لُکَن خٲطرٕ چھُ پیوٚومُت رَنُن واریاہَن نَفرَن خٲطرٕ چھُ پیوٚومُت رَنُن اَسہِ ٲس اَکہِ دۄہ میٛٲنِس مٲلِس دَفتَرٕچ کٲم تہٕ تیٚمہِ خٲطرٕ ٲسۍ تِم سٲری مُلٲزِم سون گَرٕ آمٕتۍ تِمَن اوس بَتہٕ کھیوٚن سانی تہٕ مےٚ پیٚو لَگ بھگ دَہَن پنٛداہَن نَفرَن خٲطرٕ رَنُن اَکی ساتہٕ تِم ٲسۍ سَداہ اَرداہ نَفر ٲسۍ لَگ بھگ مےٚ پیٚوو تِمَن خٲطرٕ رَنُن تہٕ مےٚ پیٚیہِ واریاہ سِنۍ رَنٕنۍ تہٕ سُہ اوس واریاہ مُشکِل اوس نہٕ کِہیٖنٛۍ ہاں مگر تھکان گَژھِ ہے واریاہ واریاہ سِنۍ ٲسۍ رَنٕنۍ ٹایِم تہِ اوس کَم ہُپٲرۍ مَثلَن کۅکُر اوس رَنُن ماز اوس رَنُن ژامَن ٲسۍ رَنٕنۍ رِستہٕ ٲسۍ رَنٕنۍ سَلاد اوس بَناوُن ژیٚٹنہِ آسہٕ بَناونہِ واریاہ چیٖز ٲسۍ یِم مےٚ کَرٕنۍ ٲسۍ کُنُے زوٚن تہٕ بہٕ تھٔچِس واریاہ مےٚ کوٚر سُہ مطلب سُہ چیٖز کوٚر مےٚ اِختِتام اَصٕل ٹایمَس پٮ۪ٹھ تِمن تِمو کھیوٚوُکھ بَتہٕ اَصٕل ٹایمَس پٮ۪ٹھ واریاہ تعریٖف تہِ کٔرِکھ کھٮ۪نٕکۍ مگر بہٕ تھٔچِس پانہٕ واریاہ زیادٕ مےٚ باسٮ۪و تھکان آیہِ مےٚ واریاہ زیادٕ تہٕ اَکُے اِنسان چھُنہٕ یوٗتاہ ہیٚکان کَوَر کٔرِتھ کِہیٖنٛۍ اَمہِ وَجہ سۭتۍ چھِ تھکان گَژھان تہٕ بہٕ کیٛاہ ٲسٕس پَتہٕ کَران جلدی جلدی مۅکلاونہٕ موٗجوٗب کٲم بہٕ ٲسٕس اکھ کٲم کَران بہٕ ٲسٕس اِنڈَیکشَن چوٗلہٕ تہِ زالان بہٕ ٲسٕس گیس چوٗلہٕ تہِ زالان گیس چوٗلَس پٮ۪ٹھ ٲسٕس اکھ سیُن تھاوان اِنڈَیکشَنَس پٮ۪ٹھ بیٛاکھ سِیُن ییٚمہِ سۭتۍ بہٕ جل جلٕے تہٕ یوٚتانۍ تِم سِنٮ۪ن تھوڑا اوس لگان تٔلیُن یا کیٚنٛہہ توٚتانۍ ٲسٕس ہورٕ باقٕے سَلاد تھاوان ژٔٹِتھ یا باقٕے کٲم ژھٕان مۄکلٲوِتھ ییٚمہِ سۭتۍ مےٚ کٲم ٲس جلدی جلدی ختم گَژھان تہٕ واریاہَن نَفرَن خٲطرٕ اَکی ساتہٕ اَکُے اِنسان رَنُن یہِ چھُ واریاہ مُشکِل گَژھان ییٚمہِ طٔریٖقہٕ کہِ اِنسان چھُ تھکان واریاہ سُہ چھُنہٕ ہیٚکان ییٖتیٛاہ چیٖز زیادٕ مطلب واریاہ کَم ٹایمَس منٛز تَیار کٔرِتھ کِہیٖنٛۍ اَتھ خٲطرٕ گَژھِ ٹایم آسُن تہٕ ییٚلہِ نہٕ وۅنۍ ٹایم آسہِ تیٚلہِ پَزَن یِژھے یِژھے یِتھی یِتھی پَزَن تُکہٕ لَگاوٕنۍ تہٕ کٲم گژھِ اَنٛدَس واتناوٕنۍ